ؤرۍ یَس منٛز چھِ تَمام یِم تہوار یِوان مناونہٕ یِیٛتہِ چھِ بَٹَن ہٕنٛز دیوالِی بَٹَن ہِنٛز ہولِی تہٕ واریاہہٕ قٕسمٕکۍ تہو تِہوار یِوان مناونہٕ حالانٛکہِ عید چھِ آسان شَبہِ قدٕر چھِ آسان تمہِ دۄہ چھِ سٲرِی گژھان مسجِدن منٛز بیٚہوان شبَس کھیٚوان حلوٕ کھیٚوان بناوان چاے بناوان سٲرِی سمکھان بیٚہوان راتَس برابَر ہُشارَے کران خۄدا صُوبٕنۍ عبادَت عیٖز دۄہ چھِ سٲرِی سَمان پران یَکجا عیٖد نٮ۪ماز تہٕ رَنان نٔے نٔے سیُن تہٕ کران کران عِیٖد تہِ بنا مناوان عِیٖد